وعلیکُم سلام تُہۍ چھِو حظ ٹھیٖک صحت چھ حظ ٹھیٖک بَس حظ دوٚپُم تُہۍ چھُوا یِم ہَمساے چھا ٹھیٖک اَسہِ آورٮ۪ر حظ بیٚتہِ یِتھٕ کٔنٮ۪تھ تہِ اَمہِ مۄکھٕ تہٕ پٮ۪وو وُنکٮ۪س مےٚ فون کَرُن تہِ یُس زَن اَسہِ اَتٮ۪تھ زٔمیٖن پُلاٹ اوس تہٕ اَسہِ کَریٚو سَنٛز زِ کہِ أسۍ کَرو تَتھ أنٛدۍ أنٛدۍ فِلِنٛگ یعنی أسۍ دِمو تَتھ دیوار تہٕ تَمہِ باپَتھ اوس تُہُنٛد اِجازت ضروٗری تہٕ

کانٛہہ پَرواے چھُنہٕ تہٕ تُہۍ ہیٚکِو آرام سان دِتھ تہٕ اِنشاء اللہ أسۍ یِمو اور تہٕ تۄہہِ سۭتۍ کَرو برونٛہہ کَنہِ تہِ مُلاقات تہٕ تمہِ ساتہٕ ترٛاوو نِشاندِہی کَرو تہٕ بَس